أسۍ وَنو تٔمِس گۄڈنؠتھٕے ٹؠنشَن چھُ نہٕ ہیٚون کینٛہہ ٹؠنشَن فری چھُ روزُن نٔروَس چھُ نہٕ روزُن کینٛہہ تۄہہِ چھُو تِتھ پٲٹھۍ کٲم کَرٕنۍ تمہِ حِساب چھِ کٲم کرٕنۍ تۄہہِ باسیو اَسہِ چھِ گٔمٕژ وُمبٕر کَران یہِ کٲم کٕہٕنۍ ٹؠنشَن چھُ نہٕ ہیٚون ٹؠنشَن چھُ ژھُنُن ترٛٲیِتھ ڈیٚریٚکٹہٕ تُج لٲج ڈرایوِنٛگ کرٕنۍ کُنہِ تہِ ٹؠنشَن ورٲے تمہِ سۭتۍ بیٚیہِ پَزِ تٔمِس ہر کانٛہہ فیسلٹی ٲسۍ ایویلیبٕل تھاوٕنۍ تٔمِس پزِ اَسہِ ہوسلہٕ دیُن ژٕ ہیٚکہِ ہؠکہٕ یہِ کٔرِتھ ژےٚ منٛز چھِ یہِ ہُندر ژےٚ گژھِ نہٕ یہِ مُشکِل کینٛہہ ژٕ ہیٚکہِ ہؠکہٕ آرام سان یہِ آرٹ کٔرِتھ یا ڈراینٛگ کٔرِتھ کانٛہہ تہِ ٹینشن چھُنہٕ ہن کینٛہہ ہر کانٛہہ فیسلٹی چھِ ایویلیبٕل تھاوٕنۍ تٔمِس آٹ